سکوٗلَن منٛز حظ چھِ ماشٹر پَرناوان اُردو پرناوَن اِنٛگلِش پرناوَن میتھ پرناوَن واریاہ سَبجکٹ حظ چھِ پرناوان مگر یِم حظ آزکَل برٛونٛٹھ کالہِ ٲسۍ آسان ماشٹَر تِمَن منٛز حظ ٲسۍ پَرناوان تِم اُردو تہٕ کَشمیٖری واریاہ اَصٕل پٲٹھۍ سُہ سَبجَکٹ آز حظ چھِ ماشٹَرو واریاہ تٲلیٖم حٲصِل کٔرمٕژ تِم حظ چھِ ہَر کُنہِ ہر کُنہِ سَبجَکٹَس منٛز حظ آمٕتۍ ٹرٛین کَرنہٕ تِمو حظ چھِ گرٛٮ۪جویشَن پوسٹ گرٛیجویشَن پی اٮ۪چ ڈی اٮ۪م پھِل نیٹ تہٕ سٮ۪ٹ کٔرۍمٕتۍ تِم حظ چھِ وۄنۍ ہر کانٛہہ سَبجَکٹ پَرناونَس منٛز مہارَت تھاوان یِم ماشٹَر حظ چھِ أزِکۍ یِمَن حظ چھِ مٲلۍ ماجہِ تٲلیٖم دِژمٕژ یِم حظ چھِکھ واریاہ اَصٕل کٔرۍمٕتۍ یِمو تَمی موٗجوٗب حظ چھِ ہر کانٛہہ سَبجَکٹ چاہے سُہ میتھ ٲسِن ساینَس ٲسِن اُردو ٲسِن آ البتہ یۄس حظ یہِ کٲشٕر زبان چھِ پٔتۍمیو پانٛژو دَہو ؤریو پٮ۪ٹھٕ سُہ اَڑیو سکوٗلو حظ کوٚر روٗل یہِ چھَنہٕ پَرناوٕنۍ کِہیٖنۍ تہٕ مگر وۄنۍ حظ چھِ گورمٮ۪نٛٹَن ییٚتہِ پٮ۪ٹھ حظ زور دیُت یہِ کٲشٕر زبان گژھِ پرناونہٕ یِنۍ سکوٗلَن منٛز تَتہِ پٮ۪ٹھ حظ چھِ وۄنۍ یہِ پِرٛزٲرٕو ہیٚژمٕژ بیٚیہِ گَژھٕنۍ بَچِنۍ ہیٚژمٕژ بیٚیہِ تہٕ وۄنۍ وۄنۍ حظ چھِ بَچہِ پران یہِ زبان تہٕ کیٚنٛہہ ماشٹر چھِ تِمَن تِمَن چھَنہٕ یہِ اِنٛگلِش وٲلِس اٮ۪گزامپٕل چھِ اَمِچ اِنٛگلِش وول ہیٚکہِ نہٕ کٲشُر پَرنٲیِتھ کِہیٖنۍ وۄنۍ حظ چھِ کٔرٕکھ یہِ کمپَلسٔری اَمی موٗجوٗب حظ چھِ ماشٹر تہِ ہیٚچھان یہِ کٲشٕر زبان پَرٕنۍ سبجَکٹ رَٹان یِہوٚے تہٕ پَتہٕ حظ چھِ یہِ سانٮ۪ن جَنریشنَن تہِ تام یہِ کٲشٕر زبان حظ واتناوان تِم تہِ چھِ واریاہ اَصٕل پٲٹھۍ حظ وۄنۍ آزکَل سکوٗلَن منٛز یہِ کٲشٕر زبان پَرناونہٕ حظ یِوان